یُس سون یوٗتھ چھُ أزِکہِ ایریاہُک یِم چھِ واریاہ بےٚ روزگار تٔمۍ چیٖز وجہٕ سۭتۍ چھُ گژھان یہِ کہ یِم چھِ غلط غلط چیٖزَن منٛز مُلوَث گژھان ییٚمہِ وجہٕ سۭتۍ سانہِ قومُک فیوٗچَر تہِ چھُ ہٮ۪کان بربٲدی کُنَتھن پٔکِتھَن أمۍ باپتھ ہٮ۪کَن گورمِنٹ واریاہ چیٖز اِٹرڈوٗس کٔرِتھ یَتھ منٛز یِم چیٖز نہٕ زیادٕ اٮ۪کٕسپُلور چھِ گٔمٕتۍ کِہیٖنۍ یَتھ منٛز گیرافِک ڈِزایِنِگ کٮ۪لگرافی یا پٮ۪نٹِنگ چھِ یِمَن ہُنٛد شوق یِیہِ یوٗتھَس منٛز جگاوٕنہٕ تٔمۍ وَجہ سۭتۍ ہٮ۪کَن یِم اَن ایمپٕلمنٛٹ نِش ٲ دوٗرِیرَر حاصٕل کٔرِتھ کیٛازِ کہِ ہر أکِس اِنسانَس منٛز چھُ کانٛہہ نَتہٕ کانٛہہ خوٗبی آسان یۄس نِکھار نِچھ ضوٚرَتھ چھِ آسان تٔمۍ موجوٗب پَزِ گارمِنٹَس یِم اپارچُنَٹیِز دِنہِ یا سکوٗلَن یا کالجَن منٛز امِکۍ کَمپِٹیشَن تھایِتھ تٔمۍ منٛز اصٕل اصٕل نَفر کٔڑِتھ یِمَن منٛز پۄٹینشَل یا کٮ۪لبَر آسہِ کہِ تِم ہٮ۪کَن یِم چیٖز واریاہ اصٕل پٲٹھۍ کٔرِتھ بیٚیہِ گوٚرمنٹ ہٮ۪کہِ أمۍ طریٖقہٕ جاب جَنریٹ کٔرِتھ تِم ہٮ۪کَن یِمَو تھرو یِمَو پلیٹ فارمَو تھرو یُس زنہٕ یوٗتھ چھُ سون تِمَن نٔے نٔے جاب دِتھ مگر یہِ وُچھِتھ کہِ کٔمِس منٛز کیُتھ پوٹِینٛشَل چھُ گۄڈٕ سُہ اصٕل پٲٹھۍ پہچٲنِتھ یُس یُس زنہٕ ییٚمہِ طریٖقہٕ ہٮ۪کہِ کٔرِتھ گورمنٛٹ کہِ اٮ۪گزام ہٮ۪کَن أمِکۍ کٔرِتھ یا کَمپِٹِیشَن ہٮ۪کَن تھٲوِتھ ییٚمہِ سۭتۍ تِمَن یِم یہِ لَگہِ پتہٕ کہِ کٔمِس اِنسانَس منٛز کیُتھ پوٹینشَل چھُ بیٚیہِ ییٚلہِ اَن اٮ۪مپُلایمٮ۪نٹ دوٗر گژھِ تٔمۍ وَجہ سۭتۍ ہٮ۪کہِ پَتہٕ یہِ گٔژھتھ کہ یُس زَنہٕ یوٗتھ آز ڈرگٕس یِمَن چیٖزَن منٛز چھُ مُبتلا گوٚمُت تتھ چھُ ساروٕی کھۄتہٕ بوٚڈ شاید یِہٕے وجہ کہِ ایمپُلایمنٹ چھِنہٕ کِہیٖنۍ واریاہ محنت چھِ کران تٔمۍ پَتہٕ چھِنہٕ جابٕس مِلان کِہیٖنۍ تہِ نہٕ ییِمہِ وَجہ سۭتۍ پَتہٕ اِنسان چھُ گژھان ڈِمارَلایِز تہٕ تٔمِس سُہ چھُ یِمَن چیٖزَن منٛز ٲ نِوان اِنٹرسٹہٕ تٔمۍ موجوٗب ہٮ۪کہِ سُہ چیٖز بَنٛد کرنہٕ خٲ یا رُکٲو نہٕ باپتھ ہٮ۪کہِ گورمنٹ تُلِتھ واریاہ قدم ییٚمہِ سۭتۍ یِم چیٖز ہٮ۪کَن کَم گٔژھِتھ کیٛازِ کہِ یُس یہِ یوٗتھ چھُ یہِ چھُ سانہِ قومُک فیوٗچَر